ہیلو اسلامُ علیکُم یہِ چھِ حظ شیٖرا ٹیوٗر اینٛڈ ٹرٛاولٕز اَسہِ اوس گژھُن مےٚ تہِ میٛانٮ۪ن دوستَن چکرَس نا اَسہِ وۄنۍ اَسہِ بوٗز تۄہہِ چھُو یہِ ٹوٗر اینٛڈ ٹرٛاولٕز کَمپٔنی تُہۍ چھِو یِم کرناوان یِم چَکر اورٕ یورٕ اَسہِ ؤنۍ تو اَسہِ کوٚت کوٚت ہیٚکِو تُہۍ نِتھ بیٚیہِ ؤنۍ تو کیٛاہ کیٛاہ حِساب کِتاب چھُو تۄہہِ اَتہِ

تُہٕنٛدِ حِساب تُہٕنٛدِ حِساب کُس حظ جاے چھِ اَصٕل روزان أسۍ حظ چھِ نَفر ژور بہٕ تہٕ بیٚیہِ دوس ترٛے مے اگر أسۍ حظ گُلمرگ آسہِ اَسہِ گژھُن تَتہِ کۄس کۄس ایٚکٹِوِٹی ہٮ۪کو أسۍ کٔرِتھ تَتہِ کوٗتاہ ٹایِم لَگہِ اَسہِ

اَتھ کوٗتاہ حظ اَسہِ چھِ اَسہِ کوٗتاہ ٹایِم لَگہِ اوٚتام اَتھ گژھنَس اگر أسۍ ییٚتہِ پٮ۪ٹھ سِٹاٹ کَرَو کۄلگامہِ پٮ۪ٹھ اچھا ٹھیٖک اَسہِ کوٗتاہ حظ پیٚیہِ اَتھ وۅنۍ اوٚتامَتھ ژورَن نَفرَن بیٚیہِ ؤنۍ تو یہِ گٲڑۍ کۄس چھُو تۄہہِ اَٮ۪لاٹ کَران اَتہِ پٮ۪ٹھ اگر حظ حظ اِنووا بُک کَرو اَسہِ کوٗتاہ چھُ اَتھ دِیُن اگر أسۍ دۄن یا ترٛٮ۪ن دۄہَن خٲطرٕ بُک کَرو یہِ تُہٕنٛز گٲڑۍ اِتھ کٔنۍ کیٛاہ چھُ گژھان چھُ بَجٹ تہِ تھوڑا ڈِسکَس کَرُن تُہۍ ؤنِو اَسہِ کیٛاہ گژھِ

ٹھیٖک حظ چھُ بہٕ واتہٕ تۄہہِ تانۍ بیٚیہِ تہٕ أسۍ چھِ رَیٚڈِی تیٚلہِ تہٕ تیٚلہِ کَرو أسۍ فون ییٚمہِ ساتہٕ أسۍ نَیرُن آسہِ ییٚتہِ پٮ۪ٹھ چلو شُکریہ حظ بَسا یا